ہیٚلو اسلامُ علیکُم تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ صحت چھُو ٹھیٖک تُہۍ چھِو نا یِم فوٹوگرٛافر یہِ اَسہِ حظ اوس یہِ پری ویڈِنٛگ شوٗٹِنٛگ بیٚیہِ چھِ اَسہِ خاندَر وۄنۍ تہٕ تَمہِ خٲطرٕ آسہِ اسہِ تۄہہِ سۭتۍ رٲبطہٕ کوٚرمُت اوترٕ تہِ آ تُہۍ یِیِٕوٕ اَسہِ وَنے نا اوترٕ ایٚڈرَس ویڈرَس لال بازر چھُ اَسہِ واتُن تُہۍ ہیٚکِوٕ وٲتِتھ اکیاہ بہٕ حظ بہٕ کَرو تۄہہِ ڈیٹ ویٹ تیٚلہِ یہِ وَٹسایپ بہٕ وَنو تۄہہِ کَمہِ دۄہ کیٛاہ چھُو یُن مگر مےٚ گٔژھ آسٕنۍ مےٚ گٔژھ آسٕنۍ مَگر تِتھ پٲٹھۍ ڈیکُریٹ کٔرِتھ کہِ سُہ گژھِ باسُن یہِ چھُ وٮ۪ڈِنٛگ شوٗٹ اَہن حظ ٹھیٖک حظ چھُ تیٚلہِ اَدٕ حظ تیٚلہِ ٹھیٖک تہٕ بہٕ حظ کَرو تیٚلہِ تَمہِ دۄہ فون بیٚیہِ اَدٕ حظ چلو سلامُ علیکُم